بہٕ چھس تُہُند شُکُر گزار کہِ تۄہہِ ترٛووس بہٕ یتھ وٕنکیٚنس یتھ ٹایمس ترٛووس بہٕ تۄہہِ گرِ اصل پٲٹھۍ بہٕ چھُس تُہُند شُکر گُزار تہٕ شُکریہ بیٚیہِ تۄہہِ سۭتۍ آو مےٚ کتھ کران کران آوُس بہٕ یور مےٚ لوٚگ نہٕ ٹایمٕچ لٔج نہٕ پاے بے شُکریہ تۄہہِ واتنووُس گرٕ اصل پٲٹھۍ